وعلیکُم السلام آ ؤنِو حظ سَر اَہَن حظ ٹھیٖک حظ تُہۍ ٲسِو حظ ٹھیٖک کیٛاہ آچھا ٹٔرٕف حظ ٹٔرٕف چھا رَٹٕنۍ آچھا یہِ ؤنۍتو مےٚ کَمہِ دۄہ چھُ تۄہہِ ٹٔرٕف رَٹٕنۍ سنٛڈے دۄہ چھُ میچ سنٛڈے چھُو تۄہہِ میچ صُبحٲے کِنہٕ سنٛڈے چھُ دُپارَس پَتہٕ فٔسٹ مِٹِنٛگ چھو تۄہہِ یعنی کہِ آ وٕچھ سا گوٚبراہ أسۍ چھِ کَران کٲم أسۍ چھِ ییٚتہِ چھِ اَسہِ اَصوٗلِیَت ٹٔرفہِ گۄڈٕنیُکُے چیٖز اَسہِ گوٚژھُے نہٕ دھونٛکہٕ گژھُن تُہۍ دٔپِو رٔٹٕتھ ییٚکیٛاہ ژےٚ رٔٹٕتھ ٹٔرٕف ٹٔرٕف رٔٹٕتھ ژےٚ ییٚکیٛاہ ژےٚ رٔٹمَے مےٚ ٹٔرٕف آتوارِ دۄہ تھوٚمَے مےٚ پِچ ژےٚ بنٛد گوٚو ژےٚ چھُے گِنٛدنہِ یُن اَسہِ گوٚژھ نہٕ تَمہِ دۄہ دھونٛکہٕ گژھُن تُہۍ گٔژھِو نہٕ پَتہٕ یِنۍ یور کِہیٖنۍ سُہ گٔژھ نہٕ اَسہِ پرٛابلَم گژھٕنۍ کِہیٖنۍ آ دۄیِم چیٖز چھِ أسۍ تھاوان ییٚتہِ اصوٗل ٹایِم ٹایمَس پٮ۪ٹھ گوٚژھُے یہِ کیٛازکہِ اَکہِ بَجہِ گوٚژھُے میچ مَکلُن صُبحٲے گٔژھی ژےٚ دَہہِ بَجہِ بال گژھٕنۍ کیٛازِ اَسہِ چھُے پَتہٕ پٮ۪وان دۄیِم مِٹِنٛگ تَمہِ خٲطرٕ چھِ ٹٔرٕف آسان ییٚتہِ بنٛد تِمَن تہٕ گوٚژھ نہٕ دھونٛکہٕ گژھُن کِہیٖنۍ سُہ تھٲیزٕ ٹایمُک تھٲیزٕ خاص خیال ژٕ گژھکھ دَہے بَجہِ گژھی میچ لَگُن ییٚتہِ ٹھیٖک چھا کِن نَہ تہِ ترٛیٚیِم چیٖز چھی أسۍ چھی کَران کٲم أسۍ حظ چھی ٹٔرفہِ چھی أسۍ رَٹان ییٚتہِ فیٖس أسۍ چھی رَٹان ساس رۄپیہِ ٹٔرٕف ییٚتہِ پٕلس چھے بالہٕ تہِ تہٕ پٮ۪وان ییٚتے تۄہہِ نِنۍ تۄہہِ آوُ سَمٕج ساس رۄپیہِ چھِ ٹٔرفہِ فیٖس اورٕ چھی باقِیَن جایَن کَم گژھان مگر یہِ ٹٔرٕف چھے زَبَردَس یُتھ وٕچھَکھ نہٕ ژٕ ییٚتہِ بانٛڈی پورہَس منٛز چھِ یہِ ٹاپ موسٹ ییٚتہِ چھِ یَتھ ٹٔرفہِ پٮ۪ٹھ چھِ یِوان وَلُر پرٛیٖمیَر لیٖگ گِنٛدنہٕ کۄس چھےٚ یِوان گِنٛدنہٕ وَلُر پرٛیٖمیَر لیٖگ چھےٚ یِوان گِنٛدنہٕ صحیح صحیح صحیح صحیح بِلکُل یہِ چھُ یہِ چھُ یہِ چھُ بال چھِ ہَہ اَ نَہ نَہ یہِ چھےٚ اَصٕل کالٹی بالہِ چھِ زِمدار بالہِ گژھَن میچ نیرٕنۍ میچ گژھِ وُہ وُہ اَوَر گژھَن نیرٕنۍ بالہِ اَصٕل پٲٹھۍ تَتھ چھُس بہٕ زِمدار

نَہ نَہ تُہُنٛد مےٚ سَمجوٗ تہٕ تہٕ وٕچھ حظ اَکھ چیٖز چھِ وٕنۍ بَرادٔری منٛز گژھن رۄپیہِ ترٛےٚ ہَتھ کَم مگر سَتھ ہَتھ کَم نہٕ حظ مانو نہٕ تُہۍ گٔژھِو باقِیَن لوکَل وٕچھِو تُہۍ ییٚتہِ چھِ باقی ڈِسٹِرٛک بانٛڈی پورہَس منٛز وٕچھو تُہۍ باقِیَن جایَن پِچ کیٛاہ چھُ زَنہٕ چھِ تِم آسان گِنٛدان آنٛگنَس منٛز تُہۍ وٕچھو ٹٔرٕف کیٛاہ چھُ تُہۍ وٕچھو پِچ کیٛاہ چھُ تُہۍ وٕچھو ییٚتہِ کیٛاہ چھِ لٮ۪نٛگٕتھ زَبَردَست تۄہہِ حظ باسیو اِنٹَرنیشنَل فیٖل زَنہٕ ٲسِو تُہۍ اِنٹَرنیشنَلَس منٛز تۄہہِ اووُ سَمٕج شےٚ ہَتھ چھُ یہِ چھُ ٹٔرفہِ پٮ۪ٹھ گنٛدُن تۄہہِ چھُو نہٕ مے یَتھ میٹَس ٹٔرٕف ٹٔرٕف اَہَن حظ آ چلو آ آ ٹھیٖک چلو ٹھیٖک چھُ ٹھیٖک چھُ چلو

چلو ٹھیٖک چھُ